میٛون فیورِٹ فُڈ چھُ کۄکُر بایلَر کۄکُر کیٛازکہِ یہِ چھُ آسان اَکھ چھُ یہِ مطلب پرٛو ہاے پرٛوٹیٖن کانٹیٚنٹ آسان بیٚیہِ چھُ یہِ واریاہ زیادٕ لو فیٹ آسان اَتھ چھِ نہٕ فیٹ آسان تیٛوٗت کیٚنٛہہ بیٚیہِ چھُ یہِ آسان گژھان بویِل کَرنَس منٛز تہِ کُک کَرنَس منٛز تہِ رَننَس منٛز تہِ چھُ یہِ واریاہ آسان گَژھان کیٛازِکہِ اَمہِ باپَتھ چھُ نہٕ تیوٗت زیادٕ پٮ۪وان زیٹھُن کِہیٖنٛۍ یہِ چھُ گژھان واریاہ آسان تہٕ بیٚیہِ چھُ یہِ واریاہَن بٮ۪مارٮ۪ن دَوا تمہِ وجہ چھُس بہٕ کۄکُر کھٮ۪وان زیادٕ ہارٹ ڈِزیٖز چھِ ییٚمہِ سۭتۍ خۄدا رٔچھِنۍ تِم اگر کٲنٛسہِ ہارٹَس ڈِزیٖز آسہِ سُہ چھُ گژھان کَم تیٚمیُک رِسِک چھُ گژھان کَم واریاہ بیٚمارِ چھِ تِژھ یِم اَمہِ سۭتۍ کَم چھِ گَژھان بیٚیہِ چھِ یہِ ہر کُنہِ فُڈَس منٛز اِستعمال گژھان چاہے جنٛک فُڈ ٲسۍتَن چاہے بیٚیہِ کانٛہہ فُڈ گَرَس منٛز ٲسۍتَن کانٛہہ فُڈ تہٕ یِتھٕ پٲٹھۍ کِرٛسپی چِکَن چھِ بَٹَر چِکَن چھِ یہِ چھِ ہَر کُنہِ ویرایٹی منٛز گژھان اِستعمال بیٚیہِ چھِ اَتھ پَنُن ٹیٚسٹہٕ اَکھ آسان فیٹی چھُ نہٕ آسان تیٛوٗت کیٚنٛہہ ٹھیٖک ٹھاکھ چھُ نہَ چھُ زیادٕ گَرم نہَ چھُس فیٹ بیٚیہِ چھِ پرٛوٹیٖن دِوان بیٚیہِ چھِ رَننَس منٛز تہِ ٹھیٖکھٕے باقٕے چھُ نہٕ کِہیٖنٛۍ باقٕے کَمہِ باپَتھ چھِ کیٛاہ چھُ تہٕ بَس اَمہِ باپَتھ چھِ مےٚ کۄکر کھٮ۪ون پَسنٛد